دَہ نَومبر زٕ ساس پنٛداہ کاہ اَرداہ کاہ جُلاے زٕ ساس وُہ پنٛداہ اکتوٗبر زٕ ساس نَمَتھ شتوُہ جنوری زٕ ساس دہ